اگر أسۍ وٕچھو اَسہِ چھِ آسان پرٛٮ۪تھ کُنہِ مذہَبَس چھِ آسان الگ الگ قٕسمٕکۍ فٮ۪سٹِوَلٕز اگر أسۍ پَنُن فٮ۪سٹِوَل وٕچھو أسۍ چھِ مناوان عیٖد الفطر عیٖد الضحیٰ چھِ أسۍ مناوان مگر اگر أسۍ وٕچھو ییٚمہِ ساتَن دیوالی چھِ آسان یا دَسیرا یا ہولی چھےٚ آسان باقٕے باقٕے یِم فٮ۪سٹٕوَلٕز چھِ آسان یِم چھِ أسۍ اَصۭل پٲٹھۍ خوشی خوشی سان مناوان اور یِم باقٕے یِم فٮ۪سٹِوَلٕز چھِ آسان یِمَو پٮ۪ٹھ تہِ چھِ أسۍ واریاہ زیادٕ ہیٚچھان کیٚنہہ پرٛٮ۪تھ کُنہِ یُس فٮ۪سٹِوَل چھِ آسان اَتھ منٛز چھُ آسان کیٚنہہ نَتہٕ کیٚنہہ ہیٚچھنُک موقعہٕ اَسہِ میلان اَوَے موٗجوٗب چھِ أسۍ زیادٕ تَر کوٗشِش کران یِم باقٕے مذہبَن یا باقٕے رِلِجَنَن ہٕنٛدۍ یِم فٮ۪سٹٕوَلٕز چھِ یِم تہِ چھِ أسۍ کوٗشِش کران اکثر یِم مناونٕچ